پرٛایوٹ ٹیوٗشَن حٲصِل کَرُن چھِ أکِس بَچہِ سٕنٛدۍ خٲطرٕ اَصٕل تِکیٛازِ اگر نہٕ تٔمِس سکوٗلَس منٛز آسہِ بَرابَر پٲٹھۍ اَصٕل پٲٹھۍ تٔمہِ سٕنٛدِ حَقٕچ تعلیٖم مِلان کِہیٖنۍ سُہ چھِ سُہ پَتہٕ گَرٕ وٲتِتھ ٹیوٗشَن گٔژھِتھ تَتہِ حٲصِل کَران وۄنۍ گوٚو سکوٗلَس منٛز اگر یہِ تعلیٖم آسہِ تیٚلہِ پیٚیہِ نہٕ أکِس شُرِس ٹیوٗشَن گژھنٕچ ضروٗرَت کِہیٖنۍ کیٛازِکہِ میٛانہِ حساب یُس اَکھ غریٖب اِنسان چھِ آسان سُہ چھِنہٕ ہٮ۪کان ٹیوٗشَنُک فیٖس ٹیوٗشَنُک فیٖس بٔرِتھ کِہیٖنۍ کیٛازِکہِ ٹیوٗشَنَن منٛز چھِ فیٖسٕچ رَقم آسان واریاہ زیادٕ بَنسبطِ اِدارَن نِش اِدارَس منٛز چھِ اَکھ شُر أکِس سَرکٲری اِدارَس منٛز چھِ تٔمِس تَتہِ مُفُت تعلیٖم دِوان ٹیوٗشَن سینٹر کھۄتہٕ ٹیوٗشَن تہِ چھِ واریاہ اَصٕل أکِس بَچہِ سٕنٛدِ خٲطرٕ بشرطِ یہِ کہِ سُہ تہِ پَرِ دیان دِتھ